میجَر موبایِل میجَر ٹیٚلیٚفون برٛینٛڈٕس یِم لُکھ پرٛٮ۪فَر چھِ کَران سٲنِس ایریاہَس منٛز تِمَن منٛز وَنہٕ بہٕ کہِ لُکھ چھِ پرٛٮ۪فَر کَران موبایِل پنٛنہِ پنٛنہِ آمدٲنی حسابہٕ پرٛٮ۪تھ کانٛہہ چھِ موبایِل پرٛٮ۪فَر کَران یا کانٛہہ تہِ چیٖز پرٛٮ۪فَر کَران تہِ تٔمِس کۭژاہ آمدٲنی آسہِ أکِس گَرٕ وٲلِس یا أکِس اِنسانَس کۭژاہ آمدٲنی چھِ سُہ چھُ تیٚمہِ حسابہٕ کانٛہہ چیٖز پرٛٮ۪فَر کَران یوٚتَس تانٮ۪تھ سانہِ ایریِہُک سوال چھِ ییٚتہِ چھِ واریاہَہ موبا ٹیٚلیٚفون برٛاینٛڈٕس یِوان اِستعمال کَرنہٕ یِمَن منٛز چھِ یِوان سامسنٛگ چھِ یِوان نوکیا چھِ یِوان اوپو چھِ یِوان یا وِوو چھِ یِوان رِیَل می چھِ یِوان اٮ۪پٕل چھِ یِوان یِم گٔے تم موبایِل برٛاینٛڈٕس یِم ییٚمہِ لوٚکَلٹی ہِنٛدۍ لُکھ پرٛٮ۪فَر چھِ کَران تہٕ اِستعمال چھِ کَران تِکیٛازِکہِ یِم چھِ امہِ موٗجوٗب پرٛٮ۪فَر کَران تِکیٛازکہِ ییٚتہِ چھِ زیادٕ تَر وَنہٕ نہٕ عام اِنسانَے روزان یَتھ سٲنِس گامَس منٛز یِم زنٛنہٕ زیادٕ ہَے لٮ۪ولہِ ہٕنٛدۍ برٛاینٛڈ ہٮ۪کَن اٮ۪فٲٹ تہِ کٔرِتھ کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ یِمَن موبایِل برٛاینٛڈَن منٛز تہِ شُکُر خۄدایَس کُن یِمَن موبایِل برٛاینٛڈَن منٛز تہِ چھِ واریاہ اَصٕل فیوٗچٲرٕس یِم سۭتۍ أکِس عام اِنسان سُنٛد وَقت تہِ چھُ بَچان بہٕ وَنہٕ کہِ اَگرَے اَکھ عام اِنسان چھِ ییٚمِس صُبح پٮ۪ٹھ شام تانۍ اوس وَقھ راوان تٔمِس اوس راوان سُہ چاہے سُہ مارکٮ۪ٹ اوس گژھان تٔمِس اوس پٮ۪وان اَکھ کامہِ دۄہ پھٕٹراوُن چاہے سُہ گژھہے بٮ۪نٛکَس پٮ۪ٹھ تٔمِس اوس کامہِ دۄہ پھٕٹان چاہے سُہ گژھِ کانٛہہ گَرُک چیٖز انٛنہِ تٔمِس اوس اَکھ اَکھ کامہِ دۄہ پھٕٹان وٕنۍ چھِ موبایلَس منٛز تِتھِ فیوٗچٲرٕس کہِ وٕ چھِنہٕ اَکھ عام اِنسان تہِ پَنُن قۭمتی وقت ضایع کَران کِہیٖنۍ وَنۍ چھِ سُہ موبایلہٕ پٮ۪ٹھ آرڈَر کَران تہٕ تٔمِس چھِ پرٛٮ۪تھ کانٛہہ چیٖز پَنُن گَرٕ ہٮ۪کان وٲتِتھ امیُک موبایلہٕ سۭتۍ چھِ مےٚ باسان پرٛٮ۪تھ کانٛہہ اِنسان ییٚمہِ لوٚکَلٹی ہُنٛد ییٚمہِ سانہِ گامُک سٮ۪ٹٕسفاے اَکھ عام اِنسان چھِنہٕ وٕنہِ بجلی دَفتَرَس یا بہٕ وَنہٕ کہِ ییٚتہِ پی اٮ۪چ یور یَتھ وَنو پی اٮ۪چ ای یَس پٮ۪ٹھ پی اٮ۪چ ای محکَمَس پٮ۪ٹھ دۄہ دۄہ رانٛناوان کِہیٖنۍ پَنٕنۍ بِل بَرنہٕ خٲطرٕ وٕنکٮ۪نَس چھِ موبایلَس منٛز فیوٗچَر تم چھِ کَران پنٛنی موبایلہٕ پٮ۪ٹھ الَکٹِرٛک بِلٕز تہِ بَران یِم باقٕے باقٕے بِلٕز تہِ بَران یا کانٛہہ تہِ چیٖز آسہِ پنٛنہِ موبایلہٕ پٮ۪ٹھ کَران اَتھ منٛز چھِ اَصٕل اَصٕل فیوٗچٲرٕس آسان یِمَن موبایلَن منٛز گوٚو أکِس عام اِنسان سٕنٛدۍ خٲطرٕ چھِ یہِ سہولیَتُک سامان بَنیٛومُت وٕنکٮ۪نَس یہِ موبایِل اَکھ بَچہٕ وَنہٕ بہٕ یُس سُہ بالٮ۪نٛغ بَچہٕ آسہِ بہٕ وَنٛنہٕ لَکٹٮ۪ن ہُنٛد کہِ بہٕ وَنہٕ بَچَن ہُنٛد یِم پارٹ ٹایِم جاب چھِ کَران یا یِمہٕ پنٛنٮ۪ن گَرکٮ۪ن مَدتھ چھِ کَران رۄپیہِ دَہ زینٛنَس منٛز تم چھِ کَران کٲم تٕمَن اَگرَے کلاس ہٮ۪کَن نہٕ اٮ۪ٹنٛٹ کٔرِتھ کِہیٖنۍ یا حالات آسَن نہٕ تِتھۍ کِہیٖنۍ کہِ تٕم ہٮ۪کَن سکوٗل اٮ۪ٹنٛٹ کٔرِتھ تِم چھِ آرام سان ہٮ۪کان فٲیدٕ تُلِتھ کَتھ موبایِل فونَس موبایلہٕ فونَس منٛز چھِ اٮ۪پ اَگر تمَن کُنیُک مطلب آسہِ زانُن گوٗگلہٕ پٮ۪ٹھ یوٗٹوب پٮ۪ٹھ تٕم چھِ سٔرٕچ کَران آرام سان چھِ ہٮ۪کان وٕنکٮ۪نَس لَکٹہِ کھۄتہٕ لَکُٹ تہٕ بَڑِ کھۄتہٕ بوٚڑ چیٖز چھِ موبایلَس منٛز اٮ۪ولیبٕل تمَن چھِ پرٛٮ۪تھ کانٛہہ ٹاپِک ہٮ۪کان کَوَر گٔژھِتھ امی موبایلہٕ فونہٕ پٮ۪ٹھ گوٚو سٕٹوٗڈٮ۪نٛٹَن ہٕنٛدۍ خٲطرٕ بَنیٛو یہِ واریاہ اَصٕل موبایِل موبایِل برٛینٛڈ ٲسۍ تَن کانٛہہ تہِ موبایِل برٛینڈ ٲسۍ نَکھ مگر یِم چھِ واریاہ اَصٕل یِمَن منٛز چھِ ییٖتہَن ہٕنٛز تہِ مےٚ ییٚتَتھ ناو ہیوٚتھ یِمَن منٛز چھِ یِم سٲلِم سٲلمَن موبایلَن منٛز یِم ہی فیوٗچٲرٕسَن گوٗگَل تہِ چھِ تہٕ یوٗٹیوٗب تہِ چھِ ٹیٚلیٚگرٛام تہِ چھِ اَکھ اِنسان چھِ اَکھ سٕٹوٗڈٮ۪نٛٹ چھِ یہِ یہِ اَکھ عام اِنسان چھِ ہٮ۪کان پنٛنِس رِشتَس سۭتۍ تہِ رٲبطَس منٛزٕ روٗزِتھ اَگر اَکھ سٕٹوٗڈٮ۪نٛٹ وَنہٕ بہٕ پنٛنہِ ایریِہُک کیٛازِ چھِ یہِ موبایِل برٛینٛڈ پرٛٮ۪فَر کَران اَکھ چھُ تٔمِس أمۍ سۭتۍ یہِ چھِ تٔمِس تِتسی قۭمتَس منٛز مِلان یوٗتاہ قۭمَتھ تٔمِس یوٗتاہ سُہ اَدا ہیٚکہِ کٔرِتھ تٔمۍ پَتہٕ اَگر یہِ بَچہٕ پَرنہِ چھِ گژھان بیٚکِس ایریاہَس منٛز بیٚکِس سِٹی مںٛز بیٚکِس گامَس منٛز یا کُنۍ تہِ جایہِ چھِ گَژھان پَرنہِ گوٚو سُہ چھِ کَران پَتہٕ کٲم سُہ چھِ أمۍ موبایلہٕ سۭتۍ پنٛنٮ۪ن گَرکٮ۪ن تہٕ سۭتۍ تہٕ کَنٮ۪کٹ روزان پنٛنٮ۪ن ٹیٖچرَن سۭتۍ تہِ چھِ سُہ کنٮ۪کٹ روزان سُہ چھُ اَگرَے دۄہَس پَرتہِ دۄہَس اَگر سُہ کانٛہہ کٲم تہِ کَرٕ شامَس چھُ سُہ پنٛنٮ۪ن گَرکٮ۪ن سۭتۍ کَران کنٮ۪کٹ ویڈیو کالہِ پٮ۪ٹھ تٔمِس چھُنہٕ اِتھ کٔنٮ۪تھ پنٛنہِ فیملی ہٕنٛز کٔمی باسان کِہیٖنۍ تہِ نہٕ گوٚو أکِس عام اِنسان سٕنٛدۍ خٲطرٕ وَنہٕ بہٕ یہِ بَنیٛو سہوٗلیَتُک سامان یُس سا وٕنۍ مےٚ نِشَن فون چھِ مےٚ چھِ رِیَل می برٛینٛڈُک فون تہٕ بہٕ تہِ چھَس أمۍ سۭتۍ سٮ۪ٹٕسفاے تِکیٛازِ کہِ یِم میٛانہِ لَکچہٕ لَکچہٕ ضٔروٗرتہٕ چھِ یا بَجہٕ کھۄتہٕ بَجہٕ ضٔروٗرتہٕ چھِ مےٚ تِم چھِ امہِ فونہٕ پٮ۪ٹھ ہٮ۪کان فُل فِل گٔژھِتھ یہِ بہٕ اَگرَے یَتھ ٹایمَس بہٕ ٮ۪ژھٕ کہِ بہٕ بہٕ گٔژھٕس اٮ۪نجاے کَرٕنۍ بہٕ چھَس أمۍ پٮ۪ٹھ اَتھ منٛز چھِ واریاہ اٮ۪پہٕ بہٕ چھَس یِم تِم کَران اوٚپٕن بہٕ چھَس کَران بوزان چھَس بہٕ کیٚنٛہہ ٹیپ وٕچھان چھَس بہٕ کیٚنٛہہ تہٕ گوٚو پَنُن ٹایِم چھَس بہٕ ہٮ۪کان آرام سان اَتھ پٮ۪ٹھ سٕپٮ۪نٛڈٕ کٔرِتھ پَتہٕ چھَس بہٕ ہٮ۪کان ہورٕ باقٕے باقٕے کامہِ تہِ کٔرِتھ وٕ ییٚمۍ ساتَن تہِ نہٕ ٮ۪ژھٕ کہِ بہٕ گٔژھٕس کٲنٛسہِ سۭتۍ کَنٮ۪کٹ گژھٕنۍ چاہے سُہ دوس آسہِ یا رِشتہٕ دار آسہِ اَتھ منٛز چھِ سُہ فٮ۪سَلٹی تہِ کہِ بہٕ چھَس ہٮ۪کان آرام سان پنٛنِس کٲنٛسہِ تہِ رِشتہٕ دارَس سۭتۍ کَتھ کٔرِتھ گوٚو بہٕ چھَس پنٛنہِ امہِ موبایلہٕ برٛینٛڈٕ سۭتۍ چھَس بہٕ سٮ۪ٹٕسفاے میٛٲنِس موبایلَس منٛز تہِ چھِ اَصٕل اَصٕل فیوٗچٲرٕس کیمرا تہِ چھُس واریاہ اَصٕل گوٚو اَگر کانٛہہ بہٕ رِشتہٕ دار مےٚ زیادٕ دوٗر آسہِ تٔمِس چھَس بہٕ ہٮ۪کان ویڈیو کال تہِ امۍ پٮ۪ٹھ کٔرِتھ اَگر وَنو کہِ سٲلمو کھۄتہٕ زیادٕ آرام یا سٲلمو کھۄتَن زیادٕ اَصٕل کٕہٕنٛدِ خٲطرٕ آے یِم موبایِل یا سٲلمَن ہٕنٛدۍ کھۄتہٕ اَصٕل اَکھ عام اِنسان سٕنٛدۍ پٮ۪ٹھ یُس بوٚڑ بار شخصیَت وٕنکٮ۪نَس آسہِ یِم موبایِل چھِ سٲلمَن ہٕنٛدۍ خٲطرٕ اَصٕل تہٕ سٮ۪ٹٕسفاے تِکیٛازِ کہِ اَگر اِنسان موبایِل آرام سان تہٕ اَصٕل پٲٹھۍ وٕچھ وٕچھ اِستعمال کَرِ تہٕ سُہ چھِ ہٮ۪کان آرام سان پَنُن پرٛٮ۪تھ کانٛہہ چیٖز أمۍ پٮ۪ٹھ پَنُن پرٛٮ۪تھ کانٛہہ ضٔروٗرَت أمۍ پٮ۪ٹھ پوٗرٕ کٔرِتھ مگر یوٗز کَرُن چھُ أکِس اِنسان سٕنٛدِس اَتھَس منٛز کہِ سُہ کِتھ کٔنٮ۪تھ کَرِ یہِ موبایِل فون اِستعمال یہِ چھِ أکِس اِنسان سٕنٛدِس اَتھَس منٛزَن کہِ موبایِل برٛینٛڈ ٲستَن کانٛہہ تہِ مگر یوٗز کِتھ کٔنٮ۪تھَن کٔر یہِ چھِ أکِس اِنسانَس پٮ۪ٹھَن ڈِپٮ۪نٛڈ کَران